اگر أسۍ وُچھان چھِ گامَن مَنٛز واریاہ مَطلَب کامہِ چھِ کَران گورمٮ۪ٹھ یِم نہٕ صحیح طریٖقَس مَنٛز چھِ گَژھان کِہیٖنٛۍ أسۍ چھِ وُچھان زیادٕ تر چھِ گامَن مَنٛز روزان غریٖب لُکھے تِہُنٛد اگر أسۍ وُچھو تِمن چھُ آسان تَپٲرۍ دٔرۍیاو یا کانٛہہ جھیٖل ویٖل آسٮ۪کھ تِم چھِ آسان کٲم سُہ آب چھُ آسان سورُے گَنٛدٕ گوٚمُت گُپَن چھِ آسان تتھ مَنٛز لُکو چھِ آسان ترٛٲومٕژ ڈرینیج سِسٹِم تتھ مَنٛز سٲرٕے گَنٛدٕگی اگر أسۍ وُچھان چھِ سۄ چھِ آسان تَتہِ جمع گٔمٕژ تہٕ گورمٮ۪ٹھ چھِ آسان تتھ مَسلَس مَنٛز واریاہ شۅنٛگِتھ پَتہٕ اگر أسۍ وُچھان چھِ یۅس ہَسا چھِ ہیٚلتھ اگر أسۍ وُچھو صحت وُچھو تیٖژاہ فیسَلٹی یی چھِ نہٕ گامَن مَنٛز آسان یعنی کانٛہہ ٹیٚسٹے چھُ نہٕ تتہِ گَژھان خبر کٔژو گامو پَتہٕ چھِ آسان پَتہٕ اَکھ پریمری ہیٚلتھ سیٚنٹر تِمو ترٛوومُت تِم بِچٲرۍ تِم زَنہِ یا شُرۍ چھُ بیٚمار گَژھان تِمن چھِ واریاہ مُشکِلات گَژھان گۄڈٕ اوٚت تانۍ واتنَس پَتہٕ اگر أسۍ وُچھان چھِ حالات گورمٮ۪ٹھ چھِ واریاہ زیادٕ کوٗشِش کَران واریاہ زیادٕ ڈاکٹر کَران تیار واریاہ اِنفراسٹرٛکچر بناوان واریاہ بِلڈِنٛگ بناوان مگر ٹریٖٹمٮ۪نٛٹ اگر أسۍ وُچھان چھِ سُہ چھُ نہٕ تمہِ آیہِ گَژھان کِہیٖنٛۍ یعنی اتھ مَنٛز چھِ دۅنوے اِنوالو اتھ مَنٛز چھِ لُکھ تہِ اتھ مَنٛز چھِ گورمٮ۪ٹھ تہِ زیاد تر ونو أسۍ گورمنٹسٕے اگر گورمٹھ کانٛہہ قدم تُلہِ اَصٕل پٲٹھۍ تُلہٕ تہٕ لُکَن چھِ تِمَن ساتھ دیُن تہٕ مگر أسۍ اگر وُچھان چھِ گورمٹھ چھِ سرکار چھِ آسان اتٮ۪س شۅنٛگِتھ گورمٹھ ہسپتالَن مَنٛز چھِ وُچھان أسۍ اکھ ڈاکٹر چھُ خَبر کوٗتاہ تنخواہ نِوان کٲم تہِ چھُ کَران ماشا اللہ واریاہ اَصٕل أسۍ ونو نہٕ البتہ کیٚنٛہہ کمی چھِ روزان یِم نہٕ تتہِ چھِ تٔمِس میلان کِہیٖنٛۍ أسۍ چھِ وُچھان صفٲیی چھِ نہٕ تتہِ تَمہِ تتھ اندازَس مَنٛز آسان کِہیٖنٛۍ یا دوا چھِ آسان فرٛی مُفت چھ آسان دوا سُہ دوا تہِ چھُ نہٕ تتہِ تِم فرٛی دِوان کِہیٖنٛۍ یا سۄ صفٲیی تہِ چھَ نہٕ تیٖژاہ آسان کِہیٖنٛۍ روڈ چھِ نہٕ برابر آسان کِہیٖنٛۍ یا سٔروِس گاڑِ سٔروِس تہِ چھِ نہٕ آسان تتہِ اَصٕل پٲٹھۍ کِہیٖنٛۍ یا اگر أسۍ وُچھان چھِ جُرُم کِس دُنیاہَس مَنٛز تتہِ چھُ آسان واریاہ زیادٕ مطلب وُچھان چھِ أسۍ کانٛہہ چھُ کَران ژوٗر یا کانٛہہ چھُ کَران کانٛہہ بَدَل چیٖز سُہ چھُ آسان پَتہٕ پُلیٖس نِوان تٔمِس تھوڑا بہت تھوٚوُن گنٹَس کھَنٛڈَس بنٛد ترٛاوان چھِس بیٚیہِ یَلہٕ یمن چھُ چَلان کار اَمہِ سۭتۍ سُہ چھُ تِمن دِوان رِشوَت تِمن پلیٖسَس تِم چھِ تٔمِس ترٛاوان یَلہٕ سُہ چھُ پَتہٕ یِوان اَتھ سوسایٹی مَنٛز بیٚیہِ واپس اتھ گامَس مَنٛز بیٚیہِ واپَس پَتہٕ چھُ لاگان سُہ بیٚیہِ سۄ ژوٗر کَرٕنۍ تٔمِس چھُ سُہ پَتہٕ عادت روزان سُہ چھُ دَپان ہے مےٚ کیٛاہ کَرِ پُلیٖس مےٚ کیٛاہ کَرِ باقٕے چیٖز یعنی اَمہِ خٲطرٕ چھِ نہٕ کٕہٕنٛے تہِ حٮ۪کمَتِ عَملِی یا سُہ یُتھ تِم ژوٗر پَتہٕ ژھۅپہٕ کٔرِتھ بیٚہان یعنی اگر یِمَن اکہِ لَٹہٕ تہِ رَٹہان دوٚیمہِ لَٹہِ گَژھان نہٕ پَتہٕ تِم ژوٗر کَرٕنۍ کِہیٖنٛۍ یا أسۍ چھِ وُچھان سٲنِس سماجَس مَنٛز یعنی برابری ہَسا چھِ نہٕ کِہیٖنٛۍ اِکوَلٹی چھیی نہٕ اکھ أکۍ سُنٛد مانُن زانُن چھُیی نہٕ أسۍ چھِ دَپان اکھ چھُ بوٚڈ اکھ چھُ لۅکُٹ أمیٖر غریٖب نوکری زمیٖنٛدار ہوٗ یہِ اَسہِ چھُ تھوٚومُت یہِ مَطلَب سُہ اکہِ قٕسمُک سُہ مَطلَب بید باو چھِ أسۍ کَران سُہ فرق چھِ أسۍ کَران أمیٖرَس مَنٛز غریٖبَس مَنٛز اگر أمیٖر کانٛہہ آسہِ ہے تٔمِس آسہِ ہے حرام چی دولت ہے أسۍ چھِ تٔمِس سلام آسان کَران عزت کَران ریٚسپٮ۪کٹ کران یوٚکُن بیٚہہ ہُو کَر یہِ کَر ہَنٛگام شَنٛگام وۄںۍ اگر أتی وُچھہون کانٛہہ غریٖب نفرا یُس واریاہ اَصۭل نفر چھُ آسان یُس مَطلَب یُس نہٕ کٲنٛسہِ اِزاہ چھُ واتناوان یُس حلال چھُ کھٮ۪وان یُس پوٚز چھُ وَنان تٔمِس چھُ نہٕ آسان تیٛوٗتاہ عزتھاہ کِہیٖنٛۍ گوٚو أسۍ چھِ کَران عزت رۄپیَن أسۍ چھِ کَران عزت مالَس نہَ کہِ أسۍ چھِ کَران اِنسٲنِیَتَس خٲطر اَسہِ پَزِ زِ أسۍ وُچھو اِنسٲنیت مَذہب ترٛٲوِتھ مَذہب الگ کُن ترٛٲوِتھ ذات پات الگ کُن ترٛٲوِتھ اَسہِ پَزِ وُچھُن زِ کٲم کِتھٕ پٲٹھۍ چھِ گَژھان تہٕ تتھ مَنٛز پَزِ اَسہِ تِمَن ساتھ دیُن یا أسۍ چھِ وُچھان سِیٲسی مارجِنَلایزیشَن پَسمانٛدگی یتھ ونان چھِ یعنی وُچھان چھِ أسۍ پَسامانٛدگی کیٛاہ چھِ اَتھ مَنٛز أسۍ چھِ وُچھان یُس کانٛہہ ایٚم ایٚل اےٚ چھِ آسان تٔمۍ سُنٛدُے نیٚچوٗ چھُ بنان بیٚیہِ ایٚم ایٚل اےٚ کانٛہہ منِسٹر چھُ آسان تٔمۍ سُنٛد نیٚچوٗ بنان بیٚیہِ منسٹر یعنی یمو چھُ آسان یہِ تھوٚومُت خانٛدٲنی راجا یِم چھِ نہٕ یہِ ترٛاونہٕ خٲطرٕ تیار آسان کِہیٖنٛۍ یمن چھُ آسان سُہ نَشہِ اَکھ یعنی یِم دِن نہٕ بیٚیِس غریٖبَس دِن نہٕ یِم اوٚکُن واتنہٕ کِہیٖنٛۍ اکھ غریٖب ہیٚکہِ نہٕ ییٚتہِ بٔنتھے ایٚم ایٚل اےٚ یا ایٚم پی ہیٚکہِ نہٕ سُہ بٔنتھٕے ییٚتہِ تِکیٛازِ لُکھ نَتہٕ کَرَن تٔمِس نہ دِنَس ساتھ تہٕ نہَ چھِ وُچھان أسۍ مطلب تِم ترٛاوان تٔمِس ووٹ پَتہٕ بَناونَس یا کیٚنٛہہ تٔمۍ سٕنٛز اِنسٲنیت وُچھان سۄ چھَ نہٕ کَتھا کیٚنٛہہ یِم وۄنۍ آسان چھِ پرٛٲنۍ تِم چھِ کَران کٲم دِوان پۅنٛسہٕ لُکَن باقٕے چیٖز باقٕے حَربہٕ کَران تہٕ تِم چھِ زینان پَتہٕ الیٚکشَن تِم چھِ بنان پَتہٕ بٔڈۍ بٔڈۍ منِسٹرٲرٕس اگر أسۍ وُچھان چھِ اووَر آل یِم اگر أسۍ وُچھان چھِ پرٛیویٹ ہاسپِٹَل تہِ گورمیٹھ ہاسپِٹَل تہِ گورمیٹھ ہاسپَٹَلَس مَنٛز چھِ دَہ رۄپیہِ فیٖس ہُتہِ چھِ پانٛژ ہتھ رۄپیہِ فیٖس مگر اگر أسۍ وُچھان چھِ فیسَلٹی چھِ آسان زیادٕ ہُتے پریویٹ ہاسپِٹَلسٕے مَنٛز تتہِ چھ واریاہ کِیر کَران تِم گورمیٹھ ہسپتالَس منٛز چھُیی نہٕ کیٚنٛہہ زَن چھِ آسان تتہِ تیٖرَن ہٕنٛدۍ پٲٹھٮ۪ن یِہَے حالت اگر أسۍ وُچھو گورمیٹھ ہسپَتالَس مَنٛز تہٕ پریویٹ ہَسپَتالَس مَنٛز یا پریٚویٹ سکوٗلَس مَنٛز یا گورمیٹھ سکوٗلَس مَنٛز گورمیٹھ ٹیٖچر پَنٕنۍ شُرۍ ترٛاوان پریٚویٹ سکوٗلَن مَنٛز تِکیٛاز سون بَچہِ گَژھِ اَصٕل پٔرِتھ تِمن چھِ نہٕ پانَس آسان کوٚٹھی زِ تِم ترٛاوٕہان پَنٕنِسٕے سکوٗلَس مَنٛز بَچَن پَتہٕ پرناوہانَکھ پانے یعنی تِمو چھُ آسان ترٛٲومٕژ سۄ یہے لیٖنینسِیہ ہِش تِمن چھُنہٕ آسان غرضے تِم پَرناونَس تِمو چھِ آسان سۄ نٮ۪نٛدٕر کھٲجمٕژ اِسلیے پَزِ گورمنٹَس ہُشیار گَژھُن أمِس پَزَن یِم سٲرِی چیٖز ٹھیٖک کَرٕنۍ کُنہِ جایہِ ما چھُ ماحوٗلی پرٛابلم کانٛہہ ہیٚلتھ پرٛابلم ما چھِ یا جُرُم چھُ گَژھان زیادٕ کھۅتہٕ زیادٕ یا پُلٹِکلی ما چھُ کیٚنٛہہ دٔلیٖل یا سوشَلی ما چھُ کیٚنٛہہ دٔلیٖل یا غریٖب لُکَن یمَن چھا سٔروِس واتان تہٕ یِمَن پَزِ ہُشیار گَژھُن تہٕ اَمہِ خٲطرٕ پَزَن یِمَن اَتھ حل کَڈٕنۍ